پانٛژھ ژور زٕ ساس کَہہ ٲٹھ نَو زٕ ساس اَکھ شۄراہ بَہہ زٕ ساس اَکہٕ وُہ تِرٛوُہ پانٛژھ زٕ ساس نَو ژۄدہ ترٛےٚ زٕ ساس پنٛداہ